وعلیکُم السَلام

ہے تی سا

یہِ حظ دِمہو تۄہہِ بہٕ شام تانۍ

سُہ حظ چھُ پتہٕ سہل تہٕ اورٕ حظ وَنہو تۄہہِ

ٹھیٖک یہِ حظ گژھوٕ روٚپیہِ لَچھ تانۍ

نَہ حظ وۄنۍ سُہ گوٚو ٲں تَمہِ پَتہٕ

سُہ ایٚویلیبٕل حظ

اسہِ اوس پانہٕ

اہن حظ گژھہِ نَہ حظ ٹھیٖک حظ چھُ

اہن حظ اہن حظ بہٕ حظ وَنہو تۄہہِ ٹھیٖک حظ چھُ

ٲں خیبر حظ چھُ آسان

اَدٕ حظ ٹھیٖک حظ چھُ